تاج محل رٮ۪ڈ فورٹ پِنٛک سِٹی جایپوٗر اِز آلسو جایپوٗرَس چھِ بیٚیہِ وَنان پِنٛک سِٹی بیٚیہِ چھِ بَن بیٚیہِ یُتھٕے أسۍ گژھان چھِ کُن نٮ۪بَر چَکرَس دِلہِ وِلہِ منٛز تَتہِ چھُ آگٕراہَس منٛز زیادٕ یِوان مانٛنہٕ تاج محل سُہ چھُ اَکھ ٹوٗرِسٹ پوینٛٹ اَکھ ییٚتٮ۪ن أسۍ ٹوٗرِسٹَن اٮ۪ٹرٛیکٹ چھِ کران بیٚیہِ چھِ یہِ ہِنٛدُستانَس منٛز واریاہ یِژھٕ یِژھٕ جایہِ یِمو سۭتۍ ٹوٗرِسٹ اٮ۪ٹرٛیکٹ چھُ گژھان اَسہِ چھِ دُن اِنٛڈِیاہَس منٛز واریاہ واریاہ لینٛڈ مارٕک تَتھ منٛز چھُ اَکھ لینٛڈ مارٕک یِوان دِلہِ ہُنٛد اِنٛڈِیا گیٹ تہِ یُس اَسہِ اَکھ لینٛڈ مارٕک چھُ یِوان وَنٛنہٕ أسۍ دَپو تَتٮ۪ن یہِ ہسا چھُ اَکھ لینٛڈ مارٕک اَگر کٲنٛسہِ آسیو گژھُن دِلہِ أسۍ چھِ گۄڈٕنٮ۪تھٕے تٔمِس وَنان تَتٮ۪ن چھُے لینٛڈ مارٕک انٛڈِیا گیٹ تَمہِ پتہٕ چھُ دٔیِم یِوان تاج محل تَمہِ پتہٕ چھُ بیٛاکھ یِوان ریڈ فورٹ اِنٛڈِیاہَس منٛزٕے بیٚیہِ چھُ لال قلعہ ہِنٛدُستانَس منٛز اَکھ مہشوٗر جاے یَتھ منٛز أسۍ ٹوٗرِسٹَن ہٮ۪کو اٮ۪ٹ یہِ کٔرِتھ اٮ۪ٹرٛیکٹ کُتُب مِنار تہِ چھُ بیٛاکھ اَکھ جاے یَتھ منٛز أسۍ ٹوٗرِسٹَن یُس ہاوُن لایق چھےٚ بیٚیہِ چھِ واریاہ واریاہ یِتھ ہِنٛدُستانَس منٛز ییٖتیاہ واریاہ واریاہ اَصٕل اَصٕل چیٖز یِم أسۍ مُغل گارڈنَس یِمَن منٛز فتح پوٗر سِگری ہِنٛدُستانَس منٛز چھےٚ واریاہ واریاہ یِژھٕ جایہِ جَنتَر منتَر

یِم جایہِ چھےٚ زیادٕ کھۄتہٕ زیادٕ مہشوٗر یِم چھےٚ گولنٛڈَن ٹیمپُل سُہ چھُ امرِتسَرَس منٛز یِوان سُہ تہِ چھُ واریاہ مہشوٗر اَہَن مگر سُہ تہِ چھُ اَکھ ہِنٛدُستانُک اَکھ حصہٕ تَتھ منٛز تہِ چھُ سُہ یِوان بیٚیہِ چھِ یِژھ یِژھ واریاہ جایہِ یِم دُنیاہَس منٛز لَبنہٕ چھےٚ یِوان یا بیٚیہِ یِژھ کھٮ۪ن چٮ۪ن چٮ۪ن ہِنٛز جایہِ تہِ یِم دِلہِ منٛز واریاہ اٮ۪ویلیبٕل چھےٚ شُکریہ